میون یُتھ اَکھ رُت اَکھ وقت چھُ آمُت تیٚلہِ ییٚلہِ بہٕ لۄکُٹ اوسُس تہٕ لَکٹہِ پٮ۪ٹھ ٲسۍ أسۍ آسان کِرکَٹ گِنٛدان تہٕ سۭتۍ سۭتۍ ییٚلہِ بٔڈۍ گٔے تہٕ اَسہِ بنوو اَکھ ٹیٖم تہٕ تَتھ ٹیٖمَس منٛز کوٚر اَصٕل پٔرفارمٮ۪نس تہٕ أسۍ گٔے زِٹھٮ۪ن ہِنٛدِس ٹیٖمَس منٛز شٲمِل تہٕ زِٹھٮ۪ن زِٹھٮ۪ن سۭتۍ گِنٛدان گِنٛدان ہیوٚچھ اَسہِ واریاہ اَصٕل تہ اَکہِ دۄہ اوس اَسہِ اَکھ ٹرٛافی تہٕ تَتھ اوس فاینَل چَلان تہٕ تَمہِ پَتہٕ تَتھ میچَس منٛز گِرے سٲنۍ وِکَٹ واریاہ جلدی تہٕ سکور تہِ اوس ٹھیٖک ٹھاک بَناوُن تَتھ میچَس منٛز کوٚر مےٚ واریاہ اَصٕل پٔرفارمٮ۪نس تہٕ یِتھ کٔنۍ زیوٗن اَسہِ پںٛنہِ گامہٕ خٲطرٕ سُہ میچ تہٕ یہِ چھُ میٛانہِ زندگی منٛز واریاہ اہمیت تھاوان